مےٚ اوس اوٚنمُت ایلوویراہُک شیمپوٗ یُس واریاہ زیادٕ اَصٕل درٛاو تہٕ سُہ شیمپوٗ ووت حظ مےٚ لگ بگ پٔتِم ژور پانٛژھ رٮ۪تھ یوٗز کران شیمپوٗ چھُ واریاہ اَصٕل مَس تہِ چھُ نہٕ نیرِتھ ژَلان کیٚنٛہہ ڈینڈرَف تہِ چھُ نہٕ گژھان کیٚنٛہہ بٚییہِ چھُ ساروی کھۄتہٕ زیادٕ اِمپاٹنٛٹ یہِ مَس چھُ واریاہ سِلکی تہٕ نَرٕم گژھان اَگر بیٚیہِ کانٛہہ تہِ آسہِ مطلب یِم مےٚ فرینٛڈٕس وینٛڈٕس چھِ تِمن تہِ کوٚر مےٚ سَجیسٹ سُہ بروڈکٹ سُہ چھُ واریاہ زیادٕ واریاہ زیادٕ اَصٕل پروڈکٹ مےٚ اوس تَمہِ برونٛٹھ واریاہ مَس ژَلان نِیٖرِتھ مَگر ینہٕ پٮ۪ٹھ مےٚ سُہ سُہ ایلوویرا شیمپوٗ یوٗز کوٚر تَنہٕ پٮ۪ٹھن رُکیو سُہ مَس نیٖرِتھ ژَلُن تہٕ ڈینٛڈرف تہِ گٔیے دوٗر باقٕے باقٕے یِم سِکِن پرابلمٕز آسہٕ کَلس رِلیٹِڈ تِم تہِ گٔیے دوٗر